تُہۍ چھِو حظ اننت ناگ سوموٗ سٹینٛڈ پؠٹھ مےٚ چھُ اَنُن فادر جوٚمہِ پؠٹھ تٔمِس چھُ مگر مےٚ چھِ نہٕ کَیب ییٚتہِ پؠٹھ ضوٚرَتھ کینٛہہ مےٚ چھِ جوٚمہِ پؠٹھ ضوٚرَتھ کَیب تہٕ سُے یی بیٚیہِ مگر روڈ کِنۍ سُے یی نہٕ ییٚمۍ روڈ کِنۍ کیٚنٛہہ تٔمۍ سُنٛد نمبر چھُ نایِن ناین زیٖرو سِکِس فایِو سِکِس فور سیٚون نایِن سیٚون تُہۍ کٔرِو تٔمِسٕے کَنٹیکٹہٕ بیٚیہِ ؤنِو تُہۍ مےٚ اَسہِ کیاہ چھُ پونٛسہٕ دِنۍ